کشمیٖری لَنٛگویج چھِ اَکھ اِنٛڈو آریَن لَنٛگویج یَتھ بولان چھِ سَتھ سَتھ مِلِیَن لوٗکھ اٮ۪کرٛاس کشمیٖر ویلی چھِ یا اِنٛڈِیَن ٹیرِٹرٛی منٛز جَموں اینٛڈ کشمیٖرس منٛز چھُ بولنہٕ اِوان آ پارلِمینٛٹس منٛز آیہِ بِل پاس کَرنہٕ اکھ کشمیٖری لَنٛگویج بَنوٕکھ اَکھ آفِشَل لَنٛگویج یِتھٕ پٲٹھۍ ہینٛدی چھُ اُردوٗ چھُ اِنٛگلِش چھُ